آ بہٕ چھُس خۄش گژھان یہِ مطلب نٔے نٔے چیٖز آنان چھِ گرِکۍ تہٕ تمہِ سۭتۍ چھُس بہٕ خۄش گژھان مطلب نے نٔے مطلب پَلو چھِ اَنان یہِ چھِ موبایِل فون چھِ اَنان یا نٔو نٔو گاڑِ چھِ اَنان تَمہِ سۭتۍ چھُس بہٕ خۄش گژھان بیٚیہِ چھُس بہٕ اَمہِ سۭتۍ خۄش گژھان کہِ مطلب کُن چَکرَس چھِ گژھان یا رِشتہٕ دارن نِش چھِ گژھان تِمن سۭتۍ چھِ کَتھا باتھا کران تہٕ تَمہِ سۭتۍ تہِ چھِ خۄش گژھان